اسلام علیکُم ہیٚلو اسلام علیکُم اہن حظ ٹھیٖک جِناب تُہۍ چھِو حظ ٹھیٖکٕے اَہَن حظ ٹھیٖک تُہۍ ؤنۍ تَو مےٚ جِناب یہِ فون کوٚت گوٚو مےٚ حظ کَریو یور یہِ ڈی ایم بٹ کیلم کوٚنڈ گوٚوا فون جِناب مےٚ ہسا چھُ سُہ کیٛاہ سا وَنٕنۍ بِزنِس مین مےٚ ہسو ییٚتہِ بِجہِ بہارَس زٲنِو تُہۍ مےٚ ہسا آو مےٚ ہسا آو أکِس ہوسٹَلَس ٹھیکہٕ تَتھ خٲطرٕ حظ چھِ مےٚ کَم از کَم ژَتجی پانٛژَاہ گاڑِ سَیٚرِ ضوٚرَتھ ٹھیٖک چھا تِمَن ژَت ژَتجی تِمَن ژَتجیٚن پانٛژہَن گاڑٮ۪ن منٛز چھِ مےٚ اَکھ نمبر تہِ ضوٚرتھ زٕ نمبر تہِ ضوٚرتھ ٹھیٖک چھا بیٚیہِ حظ چھِ مےٚ فُٹ تہِ ضوٚرَتھ ایویلیبٕل چھا اچھا یہِ ؤنۍ تَو مےٚ یہِ لوکیشَن کَتہِ چھا اتھ یہِ کَتٮ۪ن چھُ یہِ میٖر بازر چلو ٹھیٖک گوٚو میٖر بازر چھُ یہِ تِییَاہ آ میٖر بازرٕ کِنہٕ کیلم چلو ٹھیٖک گوٚو اچھا سَر یہِ ؤنۍ تَو تُہۍ مےٚ یہِ ریٹ کیٛاہ ہیٚکہِ ریٹ کیٛاہ چھِ پانٛژھ تٕرٛہ ساس ہا اچھا یہِ ؤنۍ تو مےٚ پانٛژتٕرٛہ ہے زیادٕ گژھِ ہے یورے یورے چھِ ژوہے ساس یہِ چھُ یہِ گوٚو کٔہر مطلب مےٚ چھُ ییٚتی اَتھ کیٛاہ چھِ وَنان اننت ناگ ہَسا چھِ بَٹھٕ مطلب ییٚتی وَن پو سایڈَس چھِ بَٹھٕ تِمَے چھِ

ہے مےٚ دوٚپ یہِ چھُنا غلط گژھان مطلب ہے ژوٚوُہ کُجاہ ژۄوُہ تہٕ کُجاہ شیٚیہِ ترٛےٚ یِمَن رۄپیَس باہ ساس چھِ فرق گژھان یہِ گوٚو نا غلط چون میون غرٕض چھُ رۄپیَس وۄنۍ رۄپیَس ژۄوُہ ساس بہٕ ہسا اَنا یورے سٲرِی ایکچُؤلی چھَنہٕ یور سٲری ایویلیبٕل کیٚنٛہہ یہِ چھُنا گژھان غلط وۅنۍ تُہۍ چھُو پَتہٕ ناج چھُ پَتہٕ تُلن شرافُکس ناجٲیِز فٲیِدٕ یِہ گُو نا غلط خرچی کوٗتاہ چھ ہے یہِ حظ چھُ ییٚتہِ پٮ۪ٹھ یوتامَتھ چھِ یِم کِلوٗمیٖٹر تٕرٛہ یِوان پَتہٕ کوٗتاہ خرچی گژھن یِم حظ چھِ ترَاونہِ بیٚجبِہارا بیٚجبِہارا اچھا وۅنۍ ووٚن تُہۍ مےٚ وَنۍ ووٚن تۄہہِ مےٚ وۅنۍ ووٚن تُہۍ مےٚ لاسٹَس وۅنۍ کوٗتاہ چھُ مےٚ دیُن بہٕ چھُس دَپان شَتوُہ ساس اَوا لاسٹَس ہے تٕرٛہَے گٔے زیادٕ بہٕ چھُس روزان بجبِہارا بجبِہارا ییٚچھ بروٚڈ کٲشِر پٲٹھۍ ییٚچھ بروٚڈ اَوا وۅنۍ وۅنۍ نہ چون نہ میون تُہۍ أنۍ کٔرِو لاسٹ اَٹھووُہ وۅنۍ کٔرِو وۄنۍ اَوا اچھا یہِ ؤنۍ تو مےٚ یہِ چارجِس حِساب مطلب کہِ یہِ بَرِ کُس یہِ چھُنہٕ اَٹھووُہَن ساسَن منٛز چھُنا چارجِز یِوَان اَپٲری مطلب بَرن بَرُن چھُ تُہنٛدٕے اورَے یا گاڑِ چا یہِ گاڑِ چارجِس یہِ مطلب یہِ کِراے وِراے آ یہِ کَپٲرۍ دِمہٕ بہٕ یہِ گاڑِ کِراے کَپٲرۍ دِمہٕ بہٕ چلو سا ٹھیٖک گوٚو تیٚلہِ یِم یِم ہسا بجبِہارا تَرٛاونہِ برابر پادشاہ باغ چھُوا پَیِی تۄہہِ تٔتۍ سُہ چھِ ترٛاونہِ چلو پنٛژاہ گَاڑِ تھٲے زِیٚو آ یِم حظ چھِ ترٛاونہِ کَم اَز کَم بیٚیہِ رٮ۪تھ تَمہِ ساتہٕ تَمہِ ساتہٕ کَرہو تۄہہِ بہٕ کَنٛٹَیٚکٹ اَوَا اَوَا یہِ تھٲے زیِو یاد تُہۍ وۅنۍ اکھ نمبر تھٲے زیٚو وۄنۍ اَٹھوُہ ساس زٕ نمبر تھٲے زیٚو وۅنۍ وُہ ساس ٹھیٖک چھا چلو ٹھیٖک چلو ٹھیٖک چلو اسلام علیکُم